وعلیکُم سَلام جِناب تُہۍ چھُو حظ عادِل صٲب عادِل صٲب صحت چھِ حظ ٹھیٖک جِناب گرٕ بار چھا سٲری ٹھیٖک آ شُکُر مےٚ باسان اَز تہِ چھِو ٲسۍ مٕتۍ راتَس گٮ۪ونٕے ہوٚٹ چھُ خۄشکٕے چلو چلو سر تُہٕنٛدۍ ہَے چھِ تعریٖف ژۄپٲرۍ تُہُنٛد حظ چھِ تعریٖف ژۄپٲرۍ چلان جِناب یہِ اوسُم بِلکُل بِلکُل یہِ اوسُم عرٕض اَکھ نا جِناب پٲنٛژمہِ کیٛاہ سا چھَم کورِ نِشٲنۍ اَہَن حظ آ وۅنۍ دوٚپ مےٚ مےٚ دوٚپ اگر کیٛازِ مَزٕ تہِ گژھِ یُن رُتُے چھُنہٕ حظ آ یِم چھِ وۅنۍ ییٚتٮ۪ن چھِم سٲری بٲژ نا دوٚپُکھ تَلہٕ حظ أسۍ وُچھو کَمہِ آیہِ چھِ یہِ گٮ۪وان تَلہٕ حظ اَکھ لہرا دِیہِ یِمن فونَس پٮ۪ٹھٕے ہے اِرشاد اِرشاد ہے اِرشاد اِرشاد جِناب اِرشاد اِرشاد وۅنۍ ؤنۍتَو مےٚ یہِ باقٕے آسَن اَسہِ واریاہ چھِ اَسہِ زِٹھۍ وِٹھۍ تہِ تِمَن خٲطرٕ تہِ ٲسِو تُہۍ مےٚ ؤنۍتَو آ بِلکُل بِلکُل أسۍ تھوو پۅنٛسہٕ ترٛٲوِتھ گۄڈٕے پۅنٛسہٕ تھاوَو أسۍ ترٛٲوِتھ مگر مگر تُہۍ کیٛاہ سا وٲتِو جِناب ژوٗرِمہِ شامنٕے گژھِو تُہۍ ییٚتہِ آسٕنۍ شام پٮ۪ٹھٕے چھِ محفِل گَرٕماوٕنۍ آ بِلکُل بِلکُل تۄہہِ خٲطرٕ چھُ بَتہٕ تہِ ریڈی کَمرٕ تہِ الگ سیپریٹ تۄہہِ خٲطرٕ تۄہہِ گژھِ نہٕ کٕہٕنٛۍ تہِ پرٛابلِم گژھٕنۍ کٕہٕنٛۍ تہِ دِقعت گژھُن تۄہہِ یِن جِناب اَہَن حظ آ آ آ مگر آواز چھَو بَڈٕ زَبردَس آ شُکُر شُکُر چلو تیٚلہِ وٲتۍزیو پٲنٛژمہِ ہہ چلو اسلام علیکُم